ہیٚلو اَسلامُ عَلیکُم تُہۍ چھِوٕ حظ اَتھ کیٛاہ وَنان پُلوامہِ پیٚٹھ آ تُہۍ چھِوٕ حظ میٚتھ ٹیٖچر تَبسم

آ اَسہِ حظ اوس سُہ بَچہِ آ تٔمِس اوس تٔمِس سُہ حظ چھُ واریاہن سَبجکٹن اصٕل مگر میٚتھ چھُ تٔمِس کَمزور تہٕ تٔمِس اوس ٹیٛوٗشَن کَرناوُن کٔژِ بَجہِ حظ یِمو أسۍ سُہ چھُ ایٚٹھِتھ پَران سکوٗل حظ چھُ تٔمِس آے ایم آے پسنٛد

اَہَن حظ إں

شیٚے ٹُو ستھ اچھا ٹھیٖک تَمہِ عَلاوٕ ما گژھِ پَتہٕ کیٚنٛہہ مطلب نَو بَجے تام ہیٚکہون أسۍ أنِتھ اچھا ٹھیٖک شَیٚے شَیٚے اے پی ایم آ اَدٕ حظ ٹھیٖک چھُ یہِ فیٖس ویٖس سِٹرٛیکچر کیٛاہ چھُ تۅہہِ مَنتھٕلی ٹُو تھوَزنٛٹ أکِس سَبجیکٹس ٹُو تھوَزنٛٹ امہِ کَم امہِ کَم گژھِ ما اَچھا ٹھیٖک أسۍ چھِ أسۍ چھِ تھوڑا غیریٖبٕے پہم اَوے اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ یہِ یہِ کوٚت چھُ سوزُن اَدٕ حظ اچھا اچھا ایٚڈرس سوٗزِیو واٹٕس اپس پیٚٹھ ٹھیٖک چھِ حظ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ رۅبس اچھا بِہِو رۅبس